شُپین ڈِسٹرک یُس چھُ سُہ چھُ ہَتھ پہٲڑی ڈِسٹرک یِوان ماننہٕ تِکیازِ تَتھ چھِ پہاڑ نَزدیٖک تورٕ چھِ بیٚیہِ بسان لُکھ کیٚنٛہہ کانٛہہ پَہاڑن سایڈس واریاہ لُکھ بسان تمہِ موٗجوٗب چھُ سُہ تھوڑا پہاڑی ایریا ہُک سُہ ڈِسٹرک اَتہِ ہسا چھِ اَگر وُچھو اَتِچ یۄس زن شُپینس منٛز ڈِسٹرک چھُ یہِ کِتھ پٲٹھۍ چھُ اَتھ کم چھِ چلاوان اَتِکۍ اَفسر یِم چھِ یا اَتِکۍ یِم زَن یِم کیٛاہ چھِ اتھ وَنان سَیاست دان تِم کم چھِ کِتھ پٲٹھۍ چھِ کیٛاہ چھِ اَتھ منٛز چھِ یِوان مِثال کہِ طور پَر اَتھ چھِ کانسچُونسی زٕ یِوان اکھ چھِ یِوان شُپین کا ؤچی کانسچُونسی یۄس زن جموں کَشمیٖرس ساروی منٛز بٔڑ کانسچُونسی چھِ بیاکھ چھِ یِوان شُپین کانَسچُونسی شُپ أسۍ چھِ روزان ؤجی کانسچُونسی منٛز یۄس زن واریاہ بٔڑ کانسچُونسی چھِ سٲنۍ ایم ایل اے یِم ٲسۍ سٲنۍ ایم ایل اے ٲسۍ گۄڈٕ اوس اسہِ اکہِ ؤرۍ یہِ یمہِ محبوٗبہ مُفتی ٲسۍ ایجاز لون اوس اور خٔلل محمد اوس یُس زَن سی پی آیۍ ایٚم مُک اوس یُس زَن ایجاز احمد سُہ اوس پی ڈی پی یُک محبوٗبہ مُفتی ٲسۍ پانہٕ سۄ تہِ ٲسۍ پی ڈی پی چی تہٕ باقٕے ٲسۍ باقٕے تہِ چھِ ییٚتہِ وۄتھان لڈان ایٚلیکشن ویٚلیکشن یُس زَن اَتہِ یہِ بَند حِساب کِتاب چھُ اَتہِ چھُ آسان گۄڈٕنیتھٕے چھُ اَتھ ڈی ڈی سی بَنیومُت ڈِسٹرک ڈیٚولَپمیٚنٹ کونسل چھُ منسِپُلٹی چھِ ضلعہٕ پَنچایَت چھِ یِوان بُلاک پَنچایت چھِ یِوان ڈی ڈی سی یس چھِ أسۍ وَنان بیاکھ ضلعہٕ پَنچایت تہٕ یا ڈی ڈی سی یکۍ چھِ یِوان ڈِسٹرک ڈیٚولپمیٚنٹ کونسل چھُ یِوان بیٚیہِ چھُ ہوٚپٲر یِوان ڈی سی صوب چھُ یِوان اے ڈی سی چھُ یِوان ایس ڈی ایٚم چھُ یِوان یِم چھِ یِوان کٲم چھےٚ نہٕ تِتھ پٲٹھۍ گژھان کیٚنٛہہ یِہوے مےٚ دَپہٕ ہو یِمن نِش ایٚم ایل اے ویٚم ایل اے یِم چھِ یِم کرن کٲم ہُہ یہِ چھَنہٕ تَمہِ آیہِ کٲم کران کِہینۍ تہِ